اگر کٲنٛسہِ زُکام چھِ گژھان یا تھپھ چھِ کھسان ۂٹِس دود چھِ آسان زُکام ییٚلہِ زیادٕ چھِ کھسان تَتھ خٲطرٕ چھِ سٲنِس گامَس منٛز عام طور سٲری گَرٕ وٲلۍ گۄڈٕٮ۪تھٕے شُرِس اگر شُرِس گژھِ بٔڑِس گَژھِ نُنہٕ آب وٕشناوان پَتہٕ نُنہٕ آبُک بۄہ کھالان ییٚمہِ سۭتۍ أمِس شُرِس نَس چھِ یَلہٕ گژھان تہٕ نوٗنُک اثر چھِ پٮ۪وان تہٕ شُرِس چھِ جلدی گژھان بیٚیہِ چھِ کَہوٕ چیناوان کَہٕوٕ بناوان کَہوٕ سۭتۍ چھِ زُکامَس فرق گژھان اگر کیُل آسہِ کٲنٛسہِ کَہوٕ سۭتۍ چھِ ژلان سُہ زُکامُک کیُل بیٚیہِ تہِ چھِ واریاہ واریاہ چیٖز واریاہ واریاہ چیٖز بناوان مگر زیادٕ چھِ ای گژھان ییٚتہِ استعمال اَکھ کَہوٕ بیٚیہِ بۄہ کھالان نُنہٕ بۄہ تہٕ تَمہِ سۭتۍ چھِ زُکامَس فرق گہ